پَنداہ دَسمبَر کُنوُہ شیٚتھ ژُنَمَتھ اَردہ جنؤری کُنوُہ شیٚتھ نمنَمَتھ ژُۄدہ فرؤری زٕ ساس زٕ پَنٛداہ جنؤری زٕ ساس اردہ ژۄدہ جوٗن زٕ ساس کُنوُہ